اَز کَل چھِ شُرۍ گِنٛدان یہِ بیس بال چھِ درٛامٕژ نٔو گیم لوٗڈو چھِ درٛامٕژ آز نٔو لوٗڈو کِنٛگ اِتھٕے کٔنۍ چیٖز پرانہِ گیم چھِ فُٹ بال تہِ درٛایہِ نٔو کرکٹ تہِ چھِنہٕ آز نٔیِس طریٖقَس منٛز گنٛدان پرٲنۍ پٲٹھۍ گِندن لٔٹھۍ کِچ لوٚٹھ ٲسۍ گِنٛدان سَزَس ٲسۍ گِنٛدان ترٛوپن ٲسۍ گِنٛدانِ چھِنہٕ آزٕ تِم گیمہٕ چھِنہٕ اَز کِہیٖنۍ اِتھَے کٔنۍ تتھَے کٔنۍ چھِ نَیہِ نیہِ گیم پرٲنۍ گیم تہِ مکلے سٲری تم آز چھِنہٕ تِتھ کٔنۍ گِنٛدان شُر کِہیٖنۍ یِتھنۍ برونہہ ٲسۍ طلب برونٛہہ ٲس گنٛدان ترٛوٚپَن وازوانَس ٲسۍ گِنٛدان سُہ زمان مَکلیو برہمہِ زمان چھِ گیم مَکلیاے تٔتھی سۭتۍ ایٖکو چھِ أسۍ گِنٛدان آیِس واٹر چھِ ٲسۍ گِنٛدان یڈی چھِ أسۍ گندان آز چھِ آز چھِی نہ تٕم گیم کانٛہہ گیمٕے چھِنہٕ آز تِتھ کٔنۍ یِتھ کٔنۍ برونٛہہٕ آسہٕ تم گیم شُرۍ ٲسۍ مہرٕنۍ مہر دُکاندارَن ٲسۍ گِنٛدان شُرۍ دُکان ٲسۍ مطلب تراوان أکھتی مکتھی پتہٕ ٲسۍ اَکھ بہوان دُکان دار آز چھِنہٕ تِم چھِ آز چھِ بیٚیہِ زیادٕ تَر اَسہِ تِم گیٚمہٕ تہٕ وٕ آز تِتھ کَنہِ شُرۍ تہِ چھِنہٕ تِتھ کَنہِ آز گِنٛدان کِہیٖنۍ سُہ زم مطلب گِنٛدنُک زَمان موبایل سِس صرف موبایلَن سۭتۍ گِنٛدُن وِنٛدُن مَکلیہِ سُہ چھِ ٹایم مطلب تم چیٖزٕے مَکلایہِ پَتہٕ اوس شُر گِنٛدان پَتہٕ باقٕے چیٖز اِتھے کٔنۍ اِتھے کٔنۍ